یوٚتانۍ سون اِیرِیا ہَن منٛز خانٛدرُک یہِ ویٚڈِنگ سٔرمٔنی ہنٛز کَلچَر تَعلُق چھِ یا رَسمَن ہُنٛد تَعلُق چھُ تہٕ کٔشیرِ منٛز چھ اَلبَتہ ساروٕیو منٛز یہِ اَکھ ٹِرٛیٚڈِشَن ساروٕیو منٛز اَکھ بِہتٔرین چیز یِوان وچھنہٕ کہِ یہِ خانٛدَر ییٚلہِ آسان چھُ تہٕ گۄڈٕنکُے چیز یہِ خانٛدَر آسنہ خٲطرٕ چھُ گۄڈٕنکُے چیز اَسہِ امہِ دۄہ گۄڈٕنیٚتھ اَتھ امہِ اتھ امہِ دۄہ ییٚمہ دۄہ مَہرٮ۪ن مَہراز أسۍ چھِ اَتھ منٛز مَطلَب ڈیٹٕز اَکھ چُن اَکھ تٲریخ اَکھ چُنان أکِس یتھ أسۍ وَنو اور خانٛدَر خانٛدَر یُس چھ آسان سُہ چھِ تمہِ دۄہ چھ مَہا مَہراز گَژھان مَہرٮ۪ن آننہِ تہٕ یوٚتانۍ وۄنۍ یہِ سانہِ ویٚڈِنگ کَلچَرُک چھُ یہِ چھُ ساروٕیو منٛز اہم کَلچَر گٔے مَطلَب سانہِ کٔشیرِ منٛز اَکھ اَہم حصہٕ یتھ منٛز اسہِ اَتھ خانٛدرو مٔنٛزۍ یِمَن سٔرمٔنیَن مٔنٛزۍ گۄڈٕنکُے چیز وازوان چھِ پَکاونہٕ یِوان مُختٔلِف ڈِشز چھِ یِوان تَیار کَرنہِ مُختٔلِف وازوان ویرایٹی چھِ یِوان مَطلَب مَٹنٕکۍ پہِ یِوان تَیار یِوان کَرنہ چکِنٕکۍ مُختٔلِف ویرایٹی چھ یِوان امہ دۄہ أسۍ کَران اور برونٹھٕے چھُ امِیُک چِکہِ چاو آسان مَطلَب گۄڈٕنِکہِ یُس دۄہ چھ أسۍ کَران کٲم أسۍ چھِ سَجاوان گَرَن منٛز پَنٕنۍ مَکان أسۍ چھِ صفٲیی کَران أسۍ چھِ نٮ۪برٕ اَکھ یِم اَکھ ٹیٚنٹٕس لاگان یا یا یِم ییٚتٮ۪س یِم رَنَن وألۍ چھِ آسان یِم وَرتاوَن وألۍ چھِ یِمَن خٲطرٕ چھ اَلَگ اَکھ سَپریٹ پٕلیس کَران نٮ۪برٕ یِم یِمَن منٛز تِمَن خٲطرٕ چھ أسۍ زِیُن دِوان یا نارَس پٮ۪ٹھ چھِ أسۍ کَران یِم تَیار لکٕر چھِ أسۍ زیُن ویُن چھ انان پَتہِ چھِ نار یہِ نارَس منٛز یِم نارَس پٮ۪ٹھ بٕزان باقٕے یِم پَکوان کَران تَیار تہٕ دٔوٚیمِہ دۄہ یُس مِہم مأنزِراتھ یتھ چھ أسۍ یتھ مِہنٛدی راتھ تہٕ تمہِ دۄہ چھِ أسۍ چاہے کورِ ٲسِنۍ خانٛدَر یا کٔٹس أسۍ چھِ امہِ دۄہ ژیر ہُر مَطلَب ہُر چھ أسۍ وَنان کٔشیرِ کَلچَر موٗجوٗب أسۍ چھِ أسۍ چھِ گیٚوان أسۍ چھِ سانٛگ وَنان یا أسۍ چھِ گیٚون وٲلۍ اَنان سٲنِس ٹرٛیڈشَنُک کَلچَرُک حصہٕ چھِ آسان أسۍ چھِ گیٚوَن وٲلۍ انان یا امہِ دۄہ چھِ أسۍ کَران کٲم أسۍ چھِ ٹیٚنٹَس منٛز أکسٕے جایہِ سأری سَمان پَتہٕ چھِ أسۍ مَہراز اَنان أمس چھِ أمِس چھ مِہنٛدی لَگاوان أمس چھِ مُختٔلف چیز مالہٕ پہناوان فوٹوگرافی کَران پَتہِ ہُرۍ وَنان تہٕ خانٛدرٕکۍ دۄہ چھ ما پتہٕ تَمام امہِ دۄہ چھُ اَسہِ آسان مِہمانَن تہِ آلریڈی انوایِٹ کٔرمٕتۍ لُکھ چھِ مِہمان چھ یِوان رِشتہٕ دار چھِ یِوان سٲری ہمساے چھِ یِوان یِم چھ سَمان أکسٕے جایہِ کھیٚوان چیٚوان چھِ أسۍ أتی اور بیٚکہِ دۄہ یُس خانٛدَر چھُ آسان لا لا خانٛدَرَس تہِ امہِ دۄہ ییٚمہِ دۄہ مَہراز چھُ گَژھان مَہرٮ۪ن اَننہِ امہٕ صُبحایی پٮ۪ٹھ چھُ مَہراز أسۍ گۄڈٕنیٚتھ أکِس کَمرَس منٛز علہیدٕ تور أمس خٲطرٕ اَکھ بِہتٔرین جاے کَران تَیار اور أمس چھ یہِ چھُ بِہتٔرین پَننِس ٹرٛیٚڈِشَنَس منٛز اَکھ شلوار قمیض لاگان کوٹ لا یا سَدٕر لاگان ٹو ٹوپ لاگان تہٕ پَتہٕ چھِ اَسۍ اَسۍ تھاوان أکس تَختَس پٮ۪ٹھ ییٚمس اور تمہِ پَتہٕ چھ أمس أسۍ وارِیاہ پَنٕنۍ حسابہٕ گِفٹٕس کَران پیش مُبارَک باد کَران پیش اور تیٖتِس کالَس چھِ أسۍ باقٕے یِمَن مِہمانَن تہٕ تَتھ دوران صُبحاے باہہ بَجِہ پٮ۪ٹھ کَران مہمانَن بَتہٕ سِٹاٹ دِیُن یُس اسہِ ٹرٛیٚڈِشَن کٔشیرِ وازوان چھ بَتہٕ چھِ أسۍ دِوان پَتہٕ چھِ وازوان کِھیٚوان لُکھ اور تم چھ تَتہِ وازوان سُہ کھیٚوان پَتہٕ چھِ تِم یُس سُہ سیُن ویُن تِم چھِ سُہ پیک لِفافن منٛز نِوان پَتہٕ سُہ پَننٮ۪ن گَرن منٛز نِوان پَتہٕ کھیٚوان تہٕ خانٛدرَس خانٛدَر یُس یہِ پَتہٕ مَہراز تمہِ پَتہٕ چھِ أسۍ مَہراز کَران کٲم سَجاونٕچ کوشِش کَران مہراز چھُ لاگان پَنُن ٹرٛیٚڈِشنَل دَستار وَستار پَتہٕ چھِ مہراز سۭتۍ تہِ مَہراز نیرنُک وَقت چھِ آسان لُکھ چھِ یِوان سٲری سَمان چھِ تَمام یم تہِ یِم مِہمان چھِ سَمان اَتھس مَہرازَس چھُ ہُرۍ یِوان وَننہٕ تٔمِس چھُ یِوان زبَردَست اِستِقبال سۭتۍ کَرنہٕ تٔمِس چھُ پَتہٕ پَتہٕ لُکھ گَژھان پَتہٕ چھُ تٔمِس سۭتۍ أسۍ کیٚنٛہہ دِوان سۭتۍ نَفَری نَفَر دَہ نَفَر ترٕہ گَژھان تور حظ سۭتۍ تم چھ تَتہِ گَژھان تمہِ پَتہٕ چھِ مَہرٮ۪ن تہٕ مَہراز یِوان پَتہٕ چھِ لُکھ آسان اِنتِظارَس منٛز ہُرۍ وَنان تہٕ یہِ چھِ اَسہِ سانہِ ٹرٛیٚڈِشنَل ویٚڈِنٛگ سٔرمٔنی گَژھان سانٮ۪ن یِمَن ایریا ہَن منٛز تہِ لُکھ چھِ کَران وارِیاہ فالو تہٕ اَتھ اور وارِیاہ پَسنٛد تہِ چھِ کَران